تِکیٛازِ برٛونٛٹھ ٲس واریاہ زٔمیٖندٲری مُشکِل کَرٕنۍ برٛونٛٹھ اوس نہٕ آسان ٹرٛٮ۪کٹَر نہٕ کُنہِ کینٛہہ گٲڑۍ نہٕ کُنہِ اَمہِ سۭتۍ وایہَو زٔمیٖن برٛونٛٹھ ٲسۍ داند وایان داندَن ٲسۍ بِچارٮ۪ن قٔہر کَران لٔٹھۍ ٲسۍ وَال داندَن بیٚیہِ ٲسۍ اَ اَلہٕ بانہِ گَنڈان پٔتۍکِنۍ تِم ٲسۍ تِم زٕ زٔمیٖن وایان کُلۍ ٲسۍ نہٕ مان ژٕ ٹھیٖک روزان کینٛہہ کٲنٛسہِ زَن آسہِ ہہ نہٕ سُہ کیٛاہ کَرِہے بِچور پَتہٕ تٔمس اوس واریاہ مُشکِل گژھان دانٛد واینَس منٛز نہ ٲس ٹرٛٮ۪کٹَر کُنہِ سُہ اوس پَتہٕ بیٚیِس ہٮ۪وان داند وۄزُم پَتہٕ اوس تَمی سۭتۍ بِچور پَنُن زٔمیٖن پکناوان دَوا اوس نہٕ آسان برٛونٛٹھ ییٚلہِ سُہ دانٛد اوس پٮ۪وان پَتہٕ اوس پٮ۪وان دِنۍ پٲنٛسہٕ ییٚلہِ سُہ دانٛد اوس ہٮ۪وان پیوٚن پَتہٕ ٲسۍ پٮ۪وان تٔمِس پٲنٛسہٕ دِنۍ پٲنٛسہٕ تہِ ٲسۍ نہٕ آسان برٛونٛٹھ برٛونٛٹھ ٲس واریاہ غریٖبی کِہیٖنۍ اوس نہٕ ہٮ۪کان اِنسان کٔرِتھ بِچور اَکھ رۄپَے ٲسۍ دِوان دۄہَس رۄپیہِ أکِس وۄنۍ اگر آزٕچ کتھ کرو آز چھِ زٔمیٖندٲری واریاہ سہل کرٕنۍ آز چھِ ٹریکٹر تہِ دٔستِیاب سورُے کینٛہہ چھِ آز دٔستِیاب ٹِلر چھُ دٔستِیاب واریاہ آسان چھِ آز زٔمیٖندٲری کَرٕنۍ مَزٕ چھُ لَگان آز زٔمیٖندٲری کَرنَس أتۍنٕے چھِ وایان ٹٮ۪کٹرَن أتۍنٕے چھِ رُوان تھل تہِ جلدی چھِ گژھان آز چھِ آز چھِ رۄپیَس شےٚ ہَتھ مٔہنِس دۄہَس ٲٹھ شَتھ تہِ نَو شَتھ تہِ سُہ پَنُن گَرٕ بَنان اَصٕل پٲٹھۍ دوا دُکان چھِ آسان اٮ۪ویلیبٕل سُہ دوا تہِ اَنان أتۍنٕے کَران دوا کھاد ترٛاوان ترٛاوان تھلہِ کھا کھاد ژوٗنٛٹۍ کُلٮ۪ن ہُنٛد دوا چھُ آسان ٹنٛگہٕ کُلٮ۪ن ہُنٛد دوا چھُ آسان ہر کُنہِ کُلٮ۪ن ہُنٛد دوا چھُ آسان پنُن پنٕنۍ سہل چھِ زٔمیٖندٲری آز واریاہ سبزی ہُنٛد دَوا چھُ آسان ہر کُنہِ سبزی ہُنٛد دَوا چھُ آسان ٹماٹرَن ہُنٛد چھُ آسان ژوٗنٹھٮ۪ن ہُنٛد چھُ آسان ٲرَن ہُنٛد چھُ آسان ہر کُنہِ چیٖزُک چھُ آسان ژھٔٹِس منٛز چھُ زٔمیٖندٲری واریاہ سہ آز چھِ واریاہ سہل برٛونٛٹھ ٲس واریاہ مُشکِل